وعلیکُم اسلام اہن حظ تۄہہِ کیٛاہ اوسُو کَرُن تۄہہِ کٔژن دۄہن چھُو روٗم ضوٚرَتھ ترٮ۪ن دۄہن خٲطرٕ حظ ٹاپ کلاس ریٹ چھِ اَسہِ چھُ فور سِٹار روٗم چھُ اَسہِ ییٚتہِ بیٚیہِ چھُ اَسہِ فایِو سِٹار روٗم بیٚیہِ چھُ تھرٛی سِٹار روٗم تُہۍ ؤنِو مےٚ تُہۍ ؤنِو مےٚ تۄہہِ کۭتیٛاہ نَفَر چھِ اورٕ یِم ٹوٗرِسٹ کۭتیٛاہ چھُو تۄہہِ پانٛژھ حظ پانٛژھ ٹوٗرِسٹ سۭتۍ تَتھ منٛز کۭتیٛاہ چھِ میل تہٕ فیٖمیل کۭتیٛاہ چھِ اچھا ٹھیٖک ٹھیٖک یِمَن چھِ حظ یِمَن چھِ اَسہِ سٲری ڈاکمٮ۪نٛٹیٚشَن مطلب یہِ پاسپوٹ واسپوٹ سورُے سۭتۍ کیٛازِ ییٚتہِ چھِ مٮ۪نڈیٚٹری لگان اَتٮ۪س برۄنہہ کَنۍ ضوٚرت اَسہِ اَسہِ چھُ پٮ۪وان آن لایَن تہِ کھالُن یِمن تَوَے تۄہہِ چھُو حظ پتہ ییٚلہِ تُہۍ وارٕ کارٕ پتہٕ ییٚلہِ روٗمہِ منٛز نیٖرِو تُھۍ یہِ پٮ۪کیج ییٚلہِ مکلیو تۄہہِ پتہٕ چھِ تُہۍ گٲڑۍ وٲڈۍ ضوٚرَتھ اِیرپوٹ تام کِنۍ تُہۍ چھُ پنٛنٕے ٹرانسپوٹ کَران پرٛووایِڈ اچھا ٹھیٖک ٹھیٖک تۄہہِ کیٛاہ چھُو اچھا پانٛژَن خٲطرٕ پانٛژھ روٗم ضوٚروٗرَتھ اے سی حظ کِنۍ وِد آوُٹ اے سی اے سی دار

اَکھ چھِ سُپاے تہِ بیٚیہِ چھِ سُومِنٛگ پوٗل تہِ چھُ ییٚتہِ اَسہِ بیٚیہِ چھُ کٮ۪ٹرِنٛگ سٔروِس تہِ چھُ ییٚتہِ آوُٹ مگر چھُ سُہ آوُٹ سایڈ بیٚیہِ چھُ ییٚتہِ بیٚیہِ چھُ أسۍ مطلب أتھۍ اَتھ پٮ۪کیٚجَس منٛز تھاوان أسۍ چھِ رٮ۪فٹِنٛگ تہِ کَرناوان ییٚتہِ بیٚیہِ چھُ ییٚتہِ سَن سٮ۪ٹ بوٹ ٹرٕپ تہِ چھُ ییٚتہِ سُہ چھُ پَتہٕ الگ گَژھان پٮ۪کیٚجَس منٛز گَژھان ایڈ اَگر سُہ تۄہہِ اِنکلوٗڈ چھُ کَرُن تَتھ چھِ تیٚلہِ الگ چارجِز تۄہہِ کیٛاہ کیٛاہ چھُو تۄہہِ چھُو اکھ چھُو تۄہہِ بریٚک فاسٹ لَنچ ڈِنر چھُو کَران ڈِنر تہِ چھُو ضوٚرَتھ تۄہہِ اچھا ٹھیٖک ٹھیٖک آ بیٚیہِ ؤنۍتو مےٚ تُہۍ یہِ تۄہہِ ما چھُ مطلب ییٚتہِ یہِ ہایکِنٛگ وایکِنٛگ کَرٕنۍ ٹرٛیکِنٛگ ویکِنٛگ ما چھُو تۄہہِ کَرٕنۍ یپٲرۍ کیٛازِکہِ یپٲرۍ چھِ واریاہ زیادٕ مشہوٗر یہِ علاق تہِ یَپٲرۍ چھِ ٹرٛیکِنٛگ ریفٹِنٛگ حظ سۄ تہِ چھِ اِنکلوٗڈ گژھان یَتھ پٲٹھۍ پٮ۪کیٚجَس منٛز بیٚیہِ واے فاے تہِ چھِ ییٚتہِ کار پارکِنٛگ تہِ چھِ ییٚتہِ ییٚتہِ سورُے ایولیبل واے فایس چھِ ہَتھ اٮ۪م بی پی یس روزان سُپیٖڈ

ژۄوُہ گنٛٹہٕ پاور آب تہٕ ژۄوُہ گنٛٹہٕ کٕہۭنۍ پریشٲنی چھِنہٕ اَگر تُہۍ گرم آب چھُو ضوٚرَتھ صُبحٲے سُہ تہِ تھاوو أسۍ گیٖزَر تہِ چھُ ییٚتہِ اگر تۄہہِ مطلب یہِ یہِ تُرُن آب چھُ سُہ تہِ چھُ ایولیبل ییٚتہِ سورُے ایولیبل چھُ ییٚتہِ یہِ چھُ فور سِٹار تہٕ فایِو سِٹار ہوٹَل چھِ یہِ یہِ چھُنہٕ ہُہ ژھۄٹہٕ ہوٹَل کِہیٖنۍ تۄہہِ گٔژھِو مطلب برٛیٚک فاسٹَس منٛز چھِ مِلان یِہوٚے نارمَل یُس آسان چھِ کھٮ۪وان چھِ تی چھُ مِلان ییٚتہِ اگر یِمن برنٛچ چھُ کَرُن برنٛچ تہِ ہٮ۪کان کٔرِتھ یِم فایِو سِٹار روٗمَس چھِ گَژھان أکِس روٗمَس چھِ گژھان وِد وِد اے سی چھِ گَژھان ییٚتہِ پانٛژھ ساس وِد آوُٹ اے سی چھِ گژھان ساڑ ترٛےٚ ساس

کَتہِ پٮ۪ٹھ حظ سۄنہٕ مرگہِ مارکٮ۪ٹس نِش چھُ یہِ یہِ چھُنہٕ تیوٗتاہ دوٗر کیٚنٛہہ تہٕ البتہ چَک اِن چھُ ییٚتہِ کہہ بجے تہٕ چَک اَوُٹ چھُ ییٚتہِ کَہہ بجے یہِ چھُ تھٲیِو گۄڈَے دٮ۪ماغَس منٛز پَتہٕ چھُ کَران أڑۍ کٲم أڑۍ چھِ یِوان بَہہِ بَجہِ تہٕ پَتہٕ چھِ نیران ترٛیٚیہِ بَجہِ واپَس

پانٛژھ حظ اَدٕ سا ٹھیٖک چھُ ٹھیٖک چھُ اوکے اوکے ٹھیٖک چھُ اوکے